پانٛژھ ٲٹھ زٕ ساس ترو تُرٛواہ شیٚے ژور زٕ ساس ژۄداہ زٕ ترٛےٚ زٕ ساس پنٛداہ پانٛژھ ٲٹھ زٕ ساس شُراہ نَو شیٚے زٕ ساس سَداہ